اگر ہَسا أسۍ کَتھ کَرو زِ کٲشیٖرِ منٛز کاروبار ترٛاونس کَم کَم مُشکِلات چھِ یِوان تہٕ تَتھ منٛز ہَسا چھِ سَیو کھۄتہٕ بوٚڈ اتھٕ موسمُک آ موسمُک ہَسا چھِ اکھ بوٚڈ اَتھٕ یُس زنہٕ مشکِلات پٲدٕ چھُ کَران کارو بار ترٛاونس منٛز کٔشیٖرِ ییٚلہِ اَکہِ سایڈٕ زن اکھ خۄش گوار سون رٮ۪تہٕ کول چھُ آسان تہٕ بیٚیہِ طرفہٕ چھُ آسان تتھ تیُتھٕے کرٛیوٗٹھ ونٛدٕ کڑُن سونٛتس تہٕ رٮ۪تہٕ کالس منٛز ہَسا چھُ ہر کانٛہہ کاروبار اصٕل پٲٹھۍ چَلان تہٕ کاروبار کرن وٲلۍ لُکھ ہَسا چھِ اصٕل پٲٹھۍ پنُن نفع کماوان تِکیٛازِ یِمن موسمن ہَسا چھِ لُکھ گرو منٛز نٮ۪بر نیران لُکھ ہَسا چھِ اورِ یور پھیران لُکھ تہٕ لاگان مکان بناوٕنۍ تٲمیٖرات کَرٕنۍ یا بیٚیہِ کیٚنٛہہ کَرٕنۍ تہٕ یِم ہَسا چھِ بازر کُن نیران یِم ہَسا چھِ کارٕ خانن کُن گَژھان تہٕ یِم ہَسا چھِ پنٛنہِ ضُروٗرتہٕ مطٲبِق پنٕنۍ چیٖز اَنان اَما پوٚز یُتھٕے یہِ ونٛدٕ چھُ واتان کٔشیٖرِ منٛز ہَسا چھِ یِمہٕ کامہِ لگان بنٛد گژھنہِ تۭر ہَسا چھِ شدیٖد تۭر آسنہٕ کہِ وجہ سۭتۍ ہَسا چھِ لُکھ کَران کٲم یِم ہَسا چھِ کَران أنٛدرٕ کَنی روزُن پسنٛد زیادٕ پہم چھِنہٕ یِم اورٕ یور نیرُن پسنٛد کَران کِہیٖنۍ اَمہِ وجہ سۭتۍ یِم زن کاروبار کرن وٲلۍ چھِ آسان تِم چھِنہٕ ہٮ۪کان پنُن نفع کمٲیِتھ کیٚنٛہہ تِمن چھِ پٮ۪وان یِمہٕ مشکِلات سامنہٕ کَرُن اَما پوٚز عام لُکو یِم زن خٔریٖدار چھِ آسان تِمو علاوٕ یِم ہَسا یِمن کارخانن منٛز کٲم کَرن وٲلۍ مزوٗر چھِ آسان تِم تہِ ہَسا چھِنہٕ ہٮ۪کان تَمہِ آیہِ کٲم کٔرِتھ کِہیٖنۍ نہٕ ونٛدس منٛز تِکیٛازِ کٔشیٖرِ منٛز ہَسا چھِ وارِیاہ تۭر آسان تۭر ہَسا چھِ صُبہٕچن لگ بگ دَہن بجن تام روزان تہٕ شامس چھِ سُلی تۭر کَران شروع تَمہِ وجہ سۭتۍ چھِنہٕ لُکھ ہٮ۪کان دۄہس کٲم کٔرِتھ تَمہِ آیہِ کِہیٖنۍ ییٚمہِ آیہِ زن سونٛتس تہٕ رٮ۪تہٕ کالس منٛز لُکھ کَران چھِ تَمہِ علاوٕ یِم زن اگر أسۍ دٔیِم مُشکِلاتٕچ کَتھ کَرو سُہ ہسا چھِ زِ یِم کٔشیٖرِ ہِنٛدۍ گامہٕ پٮ۪ٹھٕکۍ لُکھ چھِ یِمن ہَسا چھِنہٕ بروسہٕ آسان یِمن کاروبار کَرن والٮ۪ن لُکن پٮ۪ٹھ کِہیٖنۍ یِمن چھِ یِم کاروبار کَرن وٲلۍ لُکھ کَم تہٕ دھوکھہٕ باز فنٛدٕکار زیادٕ باسان یِمہٕ کاروبار چَلاون وٲلۍ لُکھ ہَسا چھِنہٕ ہٮ۪کان یِمن گامہٕ پٮ۪ٹھ کٮ۪ن لُکن ہُنٛد بروسہٕ زیٖنِتھ کیٚنٛہہ ییٚمہِ وجہ سۭتۍ زن یِمن خٔریٖدٲری کَم چھِ گَژھان تہٕ یِہُنٛد کاروبار چھُنہٕ ہٮ۪کان ترقی کٔرِتھ کیٚنٛہہ اَمہِ علاوٕ اگر أسۍ بیٚیَن مُشکِلاتن ہِنٛز کَتھ کَرو تتھ منٛز ہَسا چھِ یِوان سڑکن ہٕنٛز مُشکِلات سڑکن ہِنٛز مُشکِلات ہَسا چھِ اَمہِ رنگہٕ یِوان ییٚمہِ ساتہٕ یِمن بَڑٮ۪ن بَڑٮ۪ن کارخانن پٮ۪ٹھ یِمن کاروبار کَرن والٮ۪ن چھِ آسان چیٖز اورٕ تارٕنۍ یِم نَہ سا چھِنہٕ ہٮ۪کان تٲرِتھ یِمو خراب سڑکو پیٚٹھۍ کیٚنٛہہ یعنی یِتھ پٲٹھۍ زن نٮ۪برِمٮ۪ن مُلکن منٛز ہَسا چھِ بہترین سڑکہٕ آسان یَپٲرۍ زن آرام سان یِمہٕ چیٖز چھِ ہٮ۪کان اورٕ یور نِتھ کٔشیٖرِ منٛز ہَسا چھُنہٕ سارنہِ جاین تِژھٕ سڑکہٕ موٗجوٗد زِ یِم ہٮ۪کن پنٕنۍ چیٖز أکِس جایہِ پٮ۪ٹھ بیٚکِس جایہِ نۄقصان روٚستُے نِتھ اَمہِ علاوٕ اگر أسۍ بیٚکہِ مُشکِلاتٕچ کَتھ کَرو تتھ منٛز ہَسا چھِ یِوان زِ یِم ییٚتِکۍ لُکھ چھِ مٔزوٗر چھِ یِمن ہَسا چھِنہٕ تَمہِ آیہِ ہُنر مند کیٚنٛہہ ییٚمہِ آے زن اتھ کاروبارس لگان چھِ یِم ہَسا دۄہس اصٕل پٲٹھۍ کٲم ہٮ۪کہن کٔرِتھ تہٕ یِم ہٮ۪کہن اتھ کارو بارس فٲیدٕ وتنٲیِتھ لُکن منٛز ہَسا چھُنہٕ وَنہِ تیوٗتاہ ہُنر پٲدٕ سپُدمُت زِ یِم ہٮ۪کن یہِ کٲم نۄقصان روٚستٕے کٔرِتھ یِم ہَسا چھِ وٕنۍ اَنہیچری آسان ییٚلہِ یِمن اَتھ کاروبارس منٛز چھِ نِوان اتھ کارخانس منٛز چھِ نِوان کٲم کرنہِ تہٕ چھِ نۄقصان سپدان ییٚمہِ سۭتۍ زن اثر چھُ پٮ۪وان زِ ییٚلہِ بیٛاکھ ہیٚکہِ یَتھ کٔشیٖرِ منٛز کارو بار کَرُن سُہ نَہ سا چھُنہٕ بہران ییٚتہِ کرنس کیٚنٛہہ سُہ سا چھُ وَنان اتھ منٛز گَژھِ نۄقصان